سلامُ علیکُم آ أسۍ چھِ فایَر سٔروِس سِڈکو پٮ۪ٹھ ؤنِو حظ کَتٮ۪تھ چھِ کَتٮ۪تھ چھِ آرمُلہِ نِش آ آرمُلہِ ما مَکان کٔژ پوٚہَر چھِ کَتٮ۪تھ چھِ آرمُلِس منٛز کَتھ پوٗرِس منٛز چھُ یہِ آ آ تہٕ یہِ کٔژ پوٚہَر مکان چھُ اوٚڑ کَمپلیٹ یہِ چھا یہِ تۄہہِ ہیٚکِوا ؤنِتھ ایٚگزیکٹ ایریا اَتھ چھےٚ یہِ چھا کِچنَس لوٚگمُت نار یہِ کَتھ کُٹھس چھُ نار لوٚگمُت یِمَن تٔتھۍ چھا نار لوٚگمُت یہِ ما چھِ یہِ چھا وُنہِ أکۍسٕے کَمرَس اَتھ کوٗتاہ کال چھُ گوٚمُت دَزَن نارَس پانٛژتٲجۍ مِنٛٹ ٹُو پَنٛژاہ مِنٛٹ کانٛہہ چھا کانٛہہ چھا پٔھسِتھ کِنہٕ نَفر کٔڈۍہوکھ تۄہہِ اَتہِ چھِ پرٛاپرٹی یوٚت پرٛاپَرٹی یوٚت چھا آ یِمَن یِم چھا یِمو کیٚنٛہہ کوٚروا تۄہہِ کوٗشِش اَتہِ ما چھِ گیس ویس کیٚنٛہہ کُنہِ شایہِ نہَ یہِ چھَکھ آرمُلہِ آرمُل آرمُلہِ یہِ چھَ آرمُلے آرمُلہِ أسۍ أسۍ درٛاو یَپٲرۍ تُہۍ ؤنۍ مےٚ مےٚ کَپٲرۍ چھِ گژھُن بہٕ دِمہو مطلب أسۍ وٲتۍ اوٗنٛت پوٗر اَسہِ چھا پَتہٕ کَپٲرۍ آرملی کِنۍ اتہِ ما چھِ کوچہِ ووچہِ کیٚنٛہہ تَتھ مےٚ چھُنہٕ ایٚگزیکٹہٕ لوکیشَن یہِ پےَ کیٚنٛہہ تُہۍ ٲسِو تُہۍ ٲسۍوا سون اَتٮ۪تھ ویٹ کَران ویٹ کٔروا تُہۍ ییٚتی اَسہِ اَسہِ خٲطرٕ أکہِ أکہِ أسۍ نیرو أکہِ اَسہِ لَگن زٕ مِنٛٹ لَگن اَسہِ خٲلی أسۍ وا أسۍ واتو اَتٮ۪تھ أسۍ کَرو بیٚیہِ فون تۄہہِ ہاں او کے أکہِ أسۍ درٛاے أسۍ درٛاے